وعلیکُم سلام ٹھیٖک چھِو حَظ آ شُکُر خۄدایس گرِ چھِوٕ سٲری ٹھِیٖک

اچھا اہَن حَظ ٹھیٖکھے اوس مۄٹٕے اوس پیوٚر اوس اہَن حَظ تہٕ تہٕ نَہ حَظ یہِ یہِ حَظ گوو ظُلُم نَہ حَظ پانژھ تٕرٕہ رۄپیہِ پانژھ تٕرٕہ رۄپیہِ تہِ حَظ چھُ پوٚزٕے نَہ حَظ یہِ حَظ گوٚو ظلُم وۄنۍ کٔرِو حظ کَم پہم کٔرِو یہِ چھُ مگر پیوٚرٕے آسان پیوٚر چس بہٕ چھُس پانہٕ تہِ چیوان پانژھ شےٚ گِلاس پیوٚرٕے چھُ اہَن حَظ پیوٚر چھُ مۄٹ چھُ آسان نَہ پھٹان چھُنہٕ کینٛہہ ملٲے چھَیس لگان اصٕل اہَن حَظ ژامَن تہِ چھِ اصٕل اچھا ژامَن چھُو تُہۍ أتھۍ بناوان اچھا ٹھیٖک آ ژامَن تہِ چھِ مٔدرٕے آسان اہَن حَظ دۄد حَظ نَہ حَظ پانژھ تٕرٕہ رۄپیہِ نَہ حَظ کم کٔرِو حَظ وۄنۍ

اہن حَظ ٹھیٖک صحیع ژامَن تہِ چھِ مٔدٕر آسان آ مِلاوٹ چھِنہٕ کہیٖنۍ اہَن حَظ صحیع چھُ اہَن حَظ اۭں اہن حَظ ژامنیٚس وُہ کِلوٗ رٔٹۍ مےٚ دۄدس پنٛدہ کِلوٗ تہِ رٔٹۍ مےٚ تھوڑا بہت کروُس ونۍ کم نٔے ریتہٕ پٮ۪ٹھٕ کھٲلوُس ونۍ نیہِ ریتہٕ پٮ۪ٹھ حَظ یہِ چھُ وۄنۍ دٔہِمٕے آز چھُ دٔہمٕے یہِ چھُ آز چھُ دٔہِم